بہٕ چھَس پنٛنہِ فیملی سۭتۍ گُلمرگ گٔمٕژ تَتہِ سَمکھے أسۍ انٛگریزَن تَتہِ کھٔتۍ أسۍ گنٛڈولاہَس یُتھ أسۍ تَتھ گَنٛڈولاہَس کھٔتۍ سُہ چھِ مےٚ یادگار وقت ییٚلہِ بہٕ تَتھ گَنٛڈولاہَس کھٔژٕس مےٚ کٔرٕن سٲرسٕے پانَس شِورِنٛگ تھَرٕ تھَرٕ گٔے مےٚ سٲرسٕے پانَس یوٗت کھوٗژٕس بہٕ مگر یُتھُے بہٕ تَتھ منٛز کھٔژٕس پَتہٕ یُتھ مےٚ لطف آو تَتہِ پٮ۪ٹھ وٕچھ مےٚ سورُے گُلمرگ چھِ تَتہِ تھَزرٕ پٮ۪ٹھ اَتھِ یِوان کوتاہ سکوٗن چھِ ملان تَتھ منٛز انسان چھِ دَپان أتھی منٛز بے ہے بۄن وَسہِ ہے نہٕ کِہیٖنۍ سُہ سُہ ٹایم سُہ وقت چھِ مےٚ برابر وٕنِس تٲنۍ یاد تہٕ مےٚ روٗد تمہِ دۄہ کہِ ڈَر یَتھ ییٚمہِ چیٖزُک اِنسانَس ڈَر آسہِ سُہ گژھِ کَرُن تَتھ سِمیُک ڈَر گژھِ نہٕ تھاوُن کِہیٖنۍ زندگی گژھِ اِنسان مَزٕ سان گُزارٕنۍ یَتھ منٛز ہرکانٛہہ چیٖز اِنسان گژھِ کَرُن کھۄژُن گژھِ نہٕ کُنہِ چیٖزَس کیٛازِکہِ کھۄ ییٚلہِ اِنسان کھۄژِ تہٕ سُہ ہیٚکہِ نہٕ کِہیٖنۍ کٔرِتھ اسلیے گژھِ نہٕ کھۄژُن کینٛہہ تہٕ کَرٕنۍ سٲری چیٖز